سُۄچھ بھارت ابھیان پرٛوگرٛام کوٚر سِٹارٹ پرٛوگرٛامٕچ شروعات کٔر پرٛایم منسٹَر نَرنٛدر مودی جِیَن زٕ ساس ژۄدہَس مَنٛز ییٚمیٛک مقصد اوس پنُن ماحول صاف تھاوُن پنُن اوٚنٛد پوٚک صاف تھاوُن پنُن شہر پننہِ سڑکہٕ گلی کوچہِ صاف تھاوٕنۍ وَتَن پٮ۪ٹھ نہٕ ژھۄٹھ لگاوٕنۍ کیٚنٛہہ وَتَن پٮ۪ٹھ نہٕ مٕکریار ترٛاوُن کیٚنٛہہ یۄس ژھۄٹھ چھ سۄ تُلنۍ ترٛاوٕنۍ ڈسٹہٕ بیٖنَن مَنٛز گھرَن مَنٛز یۄس ژھۄٹھ نیران سۄ ترٛاوٕنۍ ڈسٹہٕ بیٖنَن مَنٛز سۄ نہٕ سَڑکَن پٮ۪ٹھ ترٛاوٕنۍ کیٚنٛہہ گھرٕ گھرٕ ٹوایلیٚٹ بناوٕنۍ وَتَن پٮ۪ٹھ نہٕ مٕکریار ترٛاوُن کیٚنٛہہ سُۄچھ بھارت ابھیانُک مقصد چھُ یۄس ژھۄٹھ سۄ مہٕ ترٛٲیو تُہۍ وَتَن پٮ۪ٹھ وَتَن پٮ۪ٹھ مہٕ ترٛٲیِو مٕکریار تِکیٛازِ ییٚلہِ سون اوٚند پوٚک ماحول روزِ صاف تیٚلہِ روزِ سون صحت تہِ ٹھیٖک سُۄچھ بھارت ابھیان منٛز کٔر واریاہو یم اہم شخصیات آسہٕ تِمو تُجۍ وَتَن پٮ۪ٹھ پانہٕ ژھۄٹھ تِمو ترٛٲو ڈسٹہٕ بیٖنن مَنٛز تِمو کَرٕ سَڑکہٕ صاف اَمہِ موٗجوب کہِ لوٗکَن مَنٛز گٔژھہِ یہِ زانکٲری یِنۍ کہِ پَننہِ سَڑکہٕ تھٲیہوکھ سا صاف پنُن گام پنُن شہر تھٲیہوکھ سا صاف تِکیٛازِ صاف ماحول ییٚلہِ روزِ صاف ہوا ییٚلہِ روزِ صاف اوٚند پوٚک ییٚلہِ روزِ صاف گھرٕ ییٚلہِ روزِ صاف سَڑکہٕ ییٚلہِ روزیٚن سُہ تمیٛک اثر پیٚیہِ سٲنِس صحتَس پٮ۪ٹھ تہِ ٹھیٖک یہٲے اوس سُۄچھ بھارت ابھیانُک مقصد یتھ سُۄچھ بھارت ابھیانَس انٛدر گھر گھر ڈسٹہٕ بیٖن دِتِکھ گھر گھر دِژ پرٛایم منسٹر نَرنٛدر مودِیَن اتھ پٮ۪ٹھ زور کہِ گھر گھر بَنٲیِو حظ یم ٹوایلیٚٹ بَنٲیِو باتھ روٗم بَنٲیِو أسۍ گٔے اَمہِ سۄچھ بھارت ابھیان پرٛوگرٛام سۭتۍ واریاہ مُتٲثر تِکیٛازِ وۄنۍ چھِنہٕ وَتَن پٮ۪ٹھ تِتھ کٲٹھۍ ژھۄٹھ یوان لبنہٕ کیٚنٛہہ وَتَن پٮ۪ٹھ چھِنہٕ تِتھ کٲٹھۍ مٕکریار لبنہٕ یوان کیٚنٛہہ وَت یم اتھ ٲں پرٛوگرامَس تحت دِتِکھ گھر گھر ڈسٹہٕ بیٖن یم عام لوٗکھ ٲسۍ یمن نہٕ زانکٲری ٲس کیٚنٛہہ کہِ أسۍ کِتھ کٲٹھۍ تھاوو پَنُن ماحول صاف پَنٕنۍ تم أسۍ وَتَن پٮ۪ٹھ ژھۄٹھ ترٛاوان تِمو تہِ ترٛٲو وۄنۍ ڈسٹہٕ بیٖنَن مَنٛز اۭں ژھۄٹھ وَتَن پٮ۪ٹھ چھِنہٕ لگاوان کیٚنٛہہ یہٲے مُتٲثر گٔے أسۍ واریاہَس حَدَس تام اَمہِ پرٛوگرٛام سۭتۍ اسہِ ہَسا چھِ واریاہَن کالجَس مَنٛز یِتھ کٲٹھۍ گامہٕ لیولہِ پٮ۪ٹھ تہِ واریاہَن کلین لِنیٚس ڈرٛایو مَنٛز حِصہٕ نیٛومُت تتھ پرٛوگرامَس مَنٛز دیٛتُکھ اسہِ یہِ تہٕ ہیٚچھنٲیِکھ تُہۍ کٕتھ کٲٹھۍ تھٲیو پَنُن ماحول صاف ژھۄٹھ کٕتھ کٲٹھۍ تُلِو تُہۍ سَڑکَن پٮ۪ٹھ پَننہِ گَھرس مَنٛز پَننہِ ٲں یۄس وَتہِ پوٚد چھُ آسان تتھ پٮ۪ٹھ تُلِو ژھۄٹھ تُہۍ ترٛٲیِو سۄ ڈسٹہِ بیٖنَس مَنٛز تُہۍ لَگٲیِو سا کُلۍ تَمہِ سۭتۍ گَژھہِ سون ہوا صاف تِکیٛازِ تمیٛک اثر پیٚیہ سٲنِس صحتَس پٮ۪ٹھ واریاہ اصٕل سٲنۍ یم اوٚند پوٚک چھُ سُہ چھُ واریاہ صاف مگر تتھ حَدَس تام تہِ چھُنہٕ صاف کیٚنٛہہ تِکیازِ یم اَکثر لوٗکھ چھِ تِم چھِنہٕ وُنہِ تَتھ حَدَس تام تِمن مَنٛز چھَنہٕ وُنہِ پوٗرٕ زانکٲری کیٚنٛہہ کہِ یُس سون صاف ماحول چھُ یُس سون اوٚند پوٚک چھُ سُہ کوتاہ ضروٗری چھُ صاف تھاوُن سانیٚے خٲطرٕ سانہِ صحتہ خٲطرٕ ٲں سُہ وُنہِ تہِ چھِ أڑۍ لوٗکھ یم سَڑکَن پٮ۪ٹھ ژھۄٹھ چھِ ترٛاوان تِم چھِنہٕ ٲں یتھ پٮ۪ٹھ ڈسٹہٕ بیٖنَن مَنٛز ترٛاوان کیٚنٛہہ تِمن لوٗکن مَنٛز گَژھہِ یہِ زانکٲری ینۍ دنہٕ تم لوٗکھ گٔژھ اتھ کتھہِ نش باخبَر ینۍ کَرنہٕ کہِ یُس ہَسا سون ماحول چھُ سُہ گوٚژھ واریاہ صاف روزُن وُنہِ تہِ چھُ سون ماحول یَنہ سُۄچھ بھارت ابھیان پرٛوگرٛامُک سِٹارٹ گوٚو تَنہ آیہِ واریاہ بہتری سٲنِس ماحول صاف تھاونَس مَنٛز واریاہ روٗد سانہِ سَڑکہٕ صاف سون اوٚند پوٚک روٗد صاف اسہِ چھِ وۄنۍ ٲں یم گھرَن مَنٛز اسہِ ژھۄٹھ ٲس نیران سۄ چھِ أسۍ وۄنۍ یم گورمنٹَن گھرٕ گھرٕ ڈسٹہٕ بیٖن ٲں اتھ پرٛوگرٛامَس انٛدَر گھرٕ گھرٕ ڈسٹہٕ بیٖن بٲگرٲے أسۍ چھِ سۄ ژھۄٹھ تُلان أسۍ چھِ تِمَن ڈسٹہٕ بیٖنَن مَنٛز ترٛاوان تَمہِ سۭتۍ روٗدۍ سٲنۍ گھرٕ تہِ واریاہَس حَدَس تام صاف سٲنۍ سَڑکہٕ تہِ صاف سٲنۍ ماحول تہِ روٗد صاف مگر وُنہِ تہِ چھِ کیٚنٛہہ بہتری سانہِ مطلب سٲنِس یتھ مَنٛز سُۄچھ بھارت ابھیانَس مَنٛز کیٚنٛہہ مطلب یُس ہَسا سانیٚن گھرَن مَنٛز ڈسٹہٕ بیٖن مطلب ژھۄٹھ چھِ نیران سۄ چھِ یوان سَڑکَن پٮ۪ٹھ ترٛاونہٕ سۄ گٔژھ نہٕ یِنۍ سَڑکَن پٮ۪ٹھ ترٛاونہٕ اَمہِ خٲطرٕ چھِ کیٚنٛہہ قدم تُلٕنۍ ضروٗرت چھِ اَمہِ خٲطرٕ مطلب ٲں اِمپرٛومیٚنٛٹ کَرنہٕ خٲطرٕ چھِ وُنہِ تہِ واریاہ ضروٗرت یہِ ژھۄٹھ ڈِسپوز کَرنہٕ خٲطرٕ گٔژھ کانٛہہ مَخصوص جاے آسٕنۍ یہِ چھ یوان یِم ڈسٹہٕ بیٖن چھِ یِوان یم چھِ یِوان سَڑکَن پٮ۪ٹھ دٕننہِ یم گٔژھ نہٕ یِنۍ سَڑکَن پٮ۪ٹھ دٕننہٕ کیٚنٛہہ یم گٔژھ یِنۍ أکِس مَخصوص جایہِ مَنٛز گٔژھ یِم شَہرٕ نیٚبَر گامہٕ نیٚبَر ڈِسٹِرٛک نیٚبَر تحصیٖل نیٚبَر گٔژھۍ یم اکھ مَخصوص جایہِ گٔژھ یِہنٛد خٲطرٕ کَرٕنۍ ییٚتہِ أسۍ یہِ ڈسٹہٕ بیٖن ییٖہان دٕننہٕ یہٲے چھِ اَمہِ اِمپرٛو